اَگرٕے مےٚ ییہِ بینکِس منٛز یا بینکِگ سیکٹرَس منٛز کٲم کَرنُک موقع مِلہِ تہٕ بہٕ کرٕ پریفر اَتہِ کٲم کَرُن تہٕ یُس میون مین رول آسہِ یس مقصد ونَو أسۍ سُہ روزِ ہمیشہٕ لُکن ہنز صہوٗلیت تہٕ لُکن گژھِ بیسٹ فیسَلٹی ملٕنۍ سُہ آسہِ میون پرایمری یا یَتھ أسۍ وَنو کوٗشِش ساروے کھۄتہٕ زیادٕ کوٗشِش روزِ یِہوے